کٔشیٖرِ منٛز چھِ تِم جایہِ یِم کَشمیٖرَس چھِ یوٗنیٖک بناوان باقِیَو مُلکو نِش کَشمیٖرَس منٛز چھِ شیٖن پٮ۪وان وَنٛدَس رٮ۪تہٕ کٲلِس چھِ بہار آسان واریاہ اَصٕل تہٕ یِمہٕ ٹوٗرِسٹ چھِ آسان تِمَن چھِ کٲشِرۍ بٲے چھِ سٲنۍ تِم چھِ یِمَن اَصٕل پٲٹھۍ عزت کران بیٚیہِ باقِیَن باقِیَن جایَن سۭتۍ یِوان تہٕ تِمَن چھِ تَوَے لَگان کٔشیٖرِ ہٕنٛدۍ لوٗکَن سۭتۍ مَزٕ تہٕ یُس یہِ وَنٛدَس چھِ شیٖن پٮ۪وان کٔشیٖرِ منٛز تہٕ سُہ چھِ بناوان یِمَن اَتھ نِش الگ تہٕ یِوان چھِ ٹوٗرِسٹ نیٚبرِم یور گژھان چھِ یِمَن واریاہ واریاہَن جایَن گُلمَرٕگ چھِ سۄنہٕ مرگ چھِ پہلگام چھِ بابا ریٖشی چھِ واریاہَن واریاہَن جایَن ییٚتہِ چھِ واریاہ واریاہ اَصٕل جایہِ تِم ٹوٗرِسٹ چھِ نیٚبرِم تِمَن چھِنہٕ ییٚتچہِ جایہِ وَنہِ آسان کِہیٖنۍ تہٕ تِمَن چھِ سٲنۍ کٔشیٖر بٲے گژھان سۭتۍ واریاہَن واریاہَن جایہٕ تہٕ تَمی موٗجوٗب چھِ تِمَن مَزٕ لگان کٔشیٖرِ منٛز تہٕ یُس یہِ کٔشیٖر سٲنۍ چھِ ییٚتِکۍ لوٗکھ چھِ اَصٕل ییٚتِکۍ لوٗکھ چھِنہٕ ہُمہِ آیہِ مطلب یِمہٕ باقِیو مُلکَو نِش مطلب اگر کانٛہہ کٲشُر بوے سون سۭتۍ گژھِ تہٕ سُہ ہیٚیہِ تٔمس سُہ پانٛژَو ہَتَو بدلہٕ ساس رۄپیہِ سُہ چھِ تٔمِس ژۄرَے ہَتھ ہٮ۪وان پانٛژھ ہَتھ ہیٚیَس نہٕ برابر کِہیٖنۍ تِم نٮ۪برِم چھِ تِمَن چھِ آسان کٲشِرٮ۪ن پٮ۪ٹھ واریاہ بروسہٕ تِمَن چھِ کٲشِرٮ۪ن سۭتۍ واریاہ مَزٕ لگان تہٕ تَمی موٗجوٗب تِم تِمہٕ سۭتۍ یِوان تِمَن تہٕ بہ یِم چھِنہٕ اَمے موٗجوٗب نیٚبرِمٮ۪ن جایَن باقِیَن کَنٹرٛیٖیَن منٛز گژھان تہٕ یِمَن چھِ ییٚتہِ لگان مَزٕ کٔشیٖرِ منٛز